بہٕ چھَس نہٕ وُنیُک تانۍ کُنہِ کلاسس منٛز گٔمٕژ کیٚنٛہہ ہٮ۪چھنہِ بہٕ ٲسٕس سکوٗل گژھان تَتہِ ٲسٕس کِتاب پَران تہٕ کھٮ۪ن چین کٮ۪ن کلاسن منٛز چھِ نہٕ أسۍ گٔمٕتۍ کینٛہہ نہ چھِ أسۍ گٔمٕتۍ کُنہِ چیٖزس ییٚتہِ چیٖز بَناون آسن تور تہِ چھِ نہٕ گٔمٕتۍ مَگر مےٚ چھِ زندگی منٛز اکھ شوق بہٕ گژھ ہا ییٚتہِ ہٮ۪چھناوان آسن کہِ رَنُن کِتھ پٲٹھۍ چھُ مےٚ چھُ تَگان رَنُن مَگر بہٕ چھَس یژھان اکھ اَصٕل رَنن واجِن بَنُن یُس مطلب بٔڑۍ بٔڑۍ ہوٹل ہیٚکہِ سَمبٲلِتھ یُس بَڑین ہوٹلن منٛز اَصٕل اَصٕل کھٮ۪ن آسہِ بَناوان پَتہٕ ہٮ۪کہٕ بہٕ باقٕے تہِ ہٮ۪چھنٲیِتھ کہِ مطلب تِم گژھن مےٚ نِش ہٮ۪چھِنۍ تِم گژھن تعاریٖف کَرٕنۍ کہِ یہِ کیُتھ چھِ رَنان أسۍ ہٮ۪چھو أمۍ سی نِش یہِ چھُ مےٚ اکھ زندگی منٛز اکھ یہِ اِرادٕ تھومُت کہِ بہٕ کرٕ یہِ بہٕ گژھ اور بہٕ ہٮ۪چھِ یہِ تہٕ باقین تہِ وَنہٕ بہٕ تہٕ اور گژھِو اَتہِ ہٮ۪چھِو اَتہِ چھِ نیران واریاہ واریاہ اَصٕل چیٖز یِم اِنسان ہٮ۪چھُن گژھِ یُس اِنسان پانس دِلس منٛز گژھِ راے سُہ گژھِ کَرُن اِنسان بیٚیہِ گژھِ اِنسان ہر کُنہِ چیٖزس منٛز حصہٕ نیُن